اَسہِ چھِ ییٚتہِ مُختلِف جایَن منٛز یِم گاندَربَلَس مَنٛز سَپلَے گَژھان یِم آرٕ کامہِ ہِنٛد سَپلَے چھِ گَژھان اَسہِ تِلہِ کامہِ ہنٛز سَپلَے چھِ اَسہِ گَژھان ییٚتہِ سٕژ کامہِ ہِنٛد سَپلَے چھِ اَسہِ گَژھان یَتھ مَنٛز أسۍ آرِ کامہِ مَنٛز پیٚوان چھُ اَسہِ پَن اَنُن ٲ آرِ چھِ پیٚوان اَننہِ تِم چھِ ییٚتہِ گَژھان سَپلَے یَم رِنٛگہ چھِ پیٚوان اَننہِ قۄریشی چھِ پیٚوان اَننہِ تمیُک سہُ سامان سہُ پَن چھُ پیٚوان اَنُن تم سَپلَے تہِ چھِ ییٚتہِ گَژھان بنیان چھِ ییٚتہِ بَناوان سہُ سَپلاے تہِ چھِ سَلنہِ چھِ پیٚوان ضوٚرَتھ پَن چھِ پیٚوان ضوٚرَتھ تِم تہِ چھِ ییٚتہِ پرایویٹ تہِ چھِ گَژھان تہِ گارمنٹزَز گا یَتھ مَنٛز اَسہِ زیاد سَہَل چھُ گَژھان اَسہِ گارمنٹِس اَنٕنۍ تَتہِ چھِ اَسہِ مُفُت تہِ مِلان سَستہٕ تہِ مِلان پرایویٹَس مَنٛز چھُ واریاہ زیادِ دروٚگ گَژھان أسۍ چھِ یِم اَنان ییر چھُ پیٚوان اَنُن سِلایہِ مَطلَب مِشیٖن چھِ پیٚوان اَنٕنۍ تیٖل چھُ پیٚوان اَنُن مِشیٖن ہَنٛد سہُ پَن پَنہٕ گوٹہٕ چھِ أسۍ اَنان سہُ سِکیل چھِ أسۍ اَنان فیٖتہٕ چھِ أسۍ اَنان یُس تہِ کانٛہہ چیٖز اَسہِ ضوٚروٗرَت چھُ پٮ۪وان سہُ چھِ أسۍ اَنان تَتھ گارمنٹَس مَنٛز مَگَر پرایویٹَس مَنٛز تہِ ہیٚکو أنِتھ تَتھ مَنٛز چھُ دروٚگ گَژھان واریاہ زیادٕ أسۍ چھِ زیاد کَران پَسَنٛد کہ أسۍ چھِ تٔتی اَنان گارمنٹسے مَنٛز بنیان چھِ أسۍ بَناوان تِم سَلنہِ چھِ لَگان اَکھ قِسِم بنیان چھِ تَتھ چھِ لَگان یِم پھٕلۍ بَغٲر یِم زیچھِ سَلنہِ زٲوۍجہِ سَلنہِ بِیاکھ قٕسٕم بنیان چھِ گَژھان تَتھ چھِ پھٕلۍ دار سَلنہِ زٕیہِ آسان سُہ چھُ دۄن پیٹھ گَژھان تَیار اَکھ چھِ گَژھان ژورَن پیٹھ تَیار ٹوپہ چھِ أسۍ بَناوان اَتھِ پَنٛجہِ چھِ أسۍ بَناوان تِم چھِ ہیٚکان أسۍ ییٚتہِ أنِتھ سہُ سامان چھِ ہیٚکان أسھ ییٚتہِ أنِتھ مَطلَب واریاہ مُختلِف چیٖز چھِ ییٚتہِ پَردٕ چھِ پیٚوان آز آرِ کامہِ ہٕنٛدۍ پَردٕ تِم چھِ أسۍ ہیٚکان بَناونٲوِتھ تَتہِ سَپلایَس مَنٛز تِم ہیٚکان چھِ أسۍ تَتہِ أنِتھ یُس تہِ کانٛہہ چیٖز آرِ کامہِ کَشمیر آٹَس مَنٛز کینٛہہ آسہِ اَسہِ اَنُن سہُ چھِ اَسہِ تَتہِ سَپلاے گَژھان یَتھ مَنٛز چھِ واریاہ زیاد گاندَربَلَس مَنٛز واریاہ زیادٕ یِم کامہِ گَژھان وۄنۍ گوٚو اَسہِ چھُ پیٚوان گَرَس مَنٛز زیاد ضوٚروٗرَت مِشیٖن ہٕنٛز پَلَو سُونٕچ سہُ چھِ أسۍ کَران پانہٕ پَلَو چھِ سُوان تَمہِ خٲطرٕ چھِ اَسہِ پیٚوان سٕژنہِ اَننہِ تَمہِ خٲطرٕ چھِ اَسہِ پیٚوان پَنہِ نَلکہٕ اَنٕنۍ تِم پیٚوان واشلہِ پیٚوان چھِ اَننہِ تیٖل چھُ پیٚوان اَنُن تَمہِ کھٲترٕ تمۍ خٲطرٕ چھِ اَسہِ پیٚوان فیٖتہِ اَنُن اِنٹَر لوک چھ ہیٚکان گٔژھتھ سہُ پَن چھِ ہیٚکان أسۍ تَتہِ أنِتھ تِلَس مَنٛز یِم کٲمہِ چھِنہٕ أسۍ زیاد کَران یِم چھِ اَسہِ گَژھان گاندَربَلَس مَنٛز وۄنۍ گوٚو سٲنِس مَطلَب أسۍ چھِ بہٕ چھَس پانہٕ سِلایہِ کٲم کَران پَلَو چھَس بہٕ پانہِ سُوان تہٕ تَتھ مَنٛز چھِ أسۍ یِم چیٖز اَنان یہِ کیٚنٛہہ ٹِکَن آسہِ اَسہِ ضوٚرَتھ سُہ چھُ پیٚوان اَسہِ اَتھ مَنٛز اَمہِ گارمنٹ پیٚٹھِ اَنُن سُہ چھُ اَسہِ پیٚوان واریاہ سَستہِٕ بَچَن خٲطرٕ چھِ أسۍ آٹ کرافٹ سامان پیٚوان اَنُن پیپَر پیٚوان اَنُن گِلو پیٚوان پَتہٕ اَنُن تِم رِبَنز سیش تِم چھِ اَسہِ تَتہِ پیٚوان اَنُن یہِ تہِ تِمَن سُکول مَنٛز چھِ مَنٛگان سیش چھِ مَنٛگان رِبَن چھِ مَنٛگان اینوَل فَنٛکشَنَس مَنٛز یُس تہِ کانٛہہ چیٖز آسہِ تِمَن یہِ کریپَس مَنٛز ضوٚرَتھ سُہ چھُ أسۍ اَتہِ اَنان واریاہ زیاد سُہولِیَت چھِ اَسہِ گاندَربَلَس مَنٛز واریاہ زیاد